ہیلو السلامُ علیکُم سر تُہۍ چھُو حظ فٕلَڈ ڈِپاٹمٮ۪نٛٹ پٮ۪ٹھ آ یُس پہ پٔتۍمہِ لٹہِ سہلاب گوٚو نہٕ حظ اسہِ ووت تَتھ منٛز مکانس تھوڑا نۄقصان تہٕ مگر مےٚ نہٕ حظ میوٗل نہٕ کُنے سایڈَس یہِ کمپنسیشن أسۍ یِوان بارہمولا ڈِسٹرٛکَس آچھا آ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ